اَسہِ باسیو یُس سَن سٕکریٖن لیکمے والٮ۪ن ہُنٛد چھُ سُہ باسیو اَسہِ واریاہ اَصٕل پرٛوڈَکٹ تِکیٛازِ تَمہِ سۭتۍ باسیو اَسہِ واریاہ ٹینِنٛگ چھِ تَمہِ سۭتۍ فرق روزان تِکیٛازِ سُہ چھِ سَن ریزَن نِش سون سِکِن کَران پرٛوٹٮ۪کٹ بیٚیہِ چھِ تھوڑا گٕلو تہِ یِوان تہٕ یُس یہِ چھُ ڈرٛاینٮ۪س آسان بٕتھی سۄ تہِ چھِ گَژھان سُہ تہِ چھِ ختم گژھان اَمہِ سۭتۍ باسے اَسہِ واریاہ واریاہ زیادٕ فَرَق بٕتھِس منٛز بیٚیہِ چھِ سافٹ تہٕ باسان بُتھ واریاہ گٕلو تہِ چھِ یِوان ییٚمہِ حِساب اَسہِ باسیو أسۍ چھِ رِگیوٗلَرلی یہِ یوٗز کَران اَسہِ باسے واریاہ فَرَق